ناین سٮ۪وَن وَن ناین ناین فور ایٹ سِکس وَن ناین ناین فایو سٮ۪وَن ایٹ ون ناین ناین ناین فایو فایو وَن ناین ناین ایٹ سِکس فور وَن ناین ناین ایٹ